یُس کَلچَر اِنڈیاہَس منٛز مَناونہٕ چھِ یِوان تَتھ منٛز چھِ یِوان دیٖوالی بیٚیہِ چھِ یِوان ہولی تِکیٛازِ یُس یہِ ہِندوستان چھِ یہِ چھِ سانہِ کَلچَر نِش تَوَے مُختلِف کہِ مُسلمان چھِ مَناوان عیٖد نہ کہِ یِم چھِ بَناوان تمہِ بَلہٕ دیٖوٲلی تہٕ ہولی